بہٕ ہسا چھُس بایک چلاوان میکسِمَم مان ژٕ زیادٕ بایک چلاوان تہٕ یہِ چھ واریاہ مشکِلات چھ یِوان وتہِ منٛز چھ آسان لژھ حظ چھ آسان سڑکَن پٮ۪ٹھ بیٚیہِ چھ کشمیٖر منٛز زیادٕ آسان ٹریفِک واریاہ یا ٹریفِک تہِ جا زیادٕ آسان ویدَر تہِ چھُ آسان واریاہ خراب تہٕ بہٕ ہسا چھُس امہِ خٲطرٕ ییٚمہِ سات ویدَر چھ آسان خراب أسۍ چھ حظ رین کوٹ حظ چھ أسۍ لاگان تَتھ رین کوٹ کیازِ سۄ چھ اسہِ بچاوان روٗدَس نِش تہِ یا گردِ وَ نِش تہِ ٹریفِک چھ آسان جان تَتہِ چھ ہیلمِٹ تھاوان لٲگِتھ میکسِمَم ہیلمِٹ ورٲے چھ نہٕ اورٕ یورٕ نیران کِہِنۍ أڑۍ حظ چھ آسان وتہِ یِم